گۄڈٕنِچ اِنٛٹَرنیشنَل سِٹی چھِ سٮ۪ن فرٛانسِسکو دٔیِم اِنٛٹَرنیشنَل سِٹی چھِ نِو یارٕک ترٛیٚیِم اِنٛٹَرنٮ۪شنَل سِٹی چھِ اِستامبُل ژوٗرِم اِنٛٹَرنیشنَل سِٹی چھِ پیرِس تہٕ پوٗنٛژِم اِنٛٹَرنیشنَل سِٹی چھِ بٮ۪نٛکاک